ہاں ہیٚلو آ وعلیکُم سَلام اہن حظ کَم حظ چھِو

اَد ٹھیٖک اچھا اچھا ٹھیٖک ٹھیٖک اَدٕ اَدٕ بَنہ ہے آرام سان ہے بَنہِ یتھ سیٖٹ کَورَس مَنٛز چھُ اتھ چھِ ڈِپینٛڈ کَران تۄہہِ بَجَٹ کوٗتاہ آسہِ اَتھ چھِ لیٚدَر تہِ یِوان بیاکھ چھُ آز یِوان نوٚو میٚٹیٖریَل لیٹیٚسٹ میٚٹیٖریَل سِنتھیٚٹِکَس مَنٛز سُہ تہِ چھِ لاگان سِنتھیٚٹِک چھُ تھوڑا دروٚگُے پَہَم گَژھان یہِ چھُ ڈِپیٚنڈ کَران تۄہہِ کوتاہ بَجَٹ آسیو اگرَے تۄہہِ بَجَٹ ٹھیٖک ٹھاک چھُو تہٕ تیٚلہِ لاگو سِنتھیٚٹِکس مَنٛز تہٕ نَتہٕ گَژھو أسۍ لیٚدرَس مَنٛز تہٕ لیٚدرَس مَنٛز تہِ چھِ زٕ ژور ٹایپ یِوان سُہ وٕچھو تیٚلہِ تٔتھی اَگَرَے تُہۍ شاپس پیٹھ یِیِو بہٕ ہاوو تۄہہِ فیس ٹُہ فیسٕے یِتھ کٔنۍ ہیکو نہٕ ؤنِتھ سُہ کینٛہہ لیٚدرَس مَنٛز گَژھِ تۄہہِ پٔر سیٖٹ گَژھِ یہِ گَژھِ لگ بگ ژۄداہ شتھ رۄپیہِ پٔر سیٖٹ ژۄداہ شتھ رۄپیہِ فرٛنٹ یِم زَن زٕ سیٖٹہٕ چھےٚ تَتھ گَژھِ ژۄداہ ژۄداہ شتھ رۄپیہِ تہٕ بیکَس چھُ گَژھان تھوڑا ژوٚرُے پَہَن بیکَس گَژھِ لگ بگ سُہ اَٹھووُہ کُنترٕہ شتھ رۄپیہِ وَلہٕ حظ باقٕے چھُ سہلے سُہ وٕچھو پَتہٕ تٔتۍتھے سُہ چھُ نہٕ مَسلہٕ کینٛہہ ییٚلہِ تۄہہِ لاگٕنۍ آسنو تہٕ تُہۍ ییٖزیو آ میٹہٕ تے بَنن میٹہٕ تہِ بَنَن اَسہِ چھِ سورُے گہ کار ایکسیسَسریٖز چھُ اَسہِ سورُے اٮ۪ویلیبل یہِ چھُ وۄنۍ تۄہہِ پیٹھ ڈِپیٚنڈ کَران تۄہہِ کیاہ آسہِ لاگُن تۄہہِ کِتھ کنۍ چھُو لاگُن تِم تِم چیٖز ہیٚکو أسۍ لٲگِتھ تھری ڈی تہِ بَنہِ سیون ڈی تہِ بَنہِ ایٹ ڈی تہِ بَنہِ یُس تۄہہِ لاگُن آسیو یہِ چھُ ڈِپیٚنڈ کَران تۄہی پیٹھ تۄہہِ ہاوو أسۍ فیس ٹُہ فیس تٔتۍتھے یُس تۄہہِ باسیو سوٗٹیبٕل چھُو تۄہہِ گاڑِ مَنٛز تہٕ تہٕ سُہ ہیٚکو أسۍ تٔتۍتھے لٲگِتھ تَتھ چھِ آز یِوان سُہ فِکٕس یِوان کَرنہٕ اکھ بیاکھ حظ میٹہِ تَل کَنہِ یِوان سُہ بیاکھ اکھ سُہ شیٖٹ ہُہ سُہ تہ چھِ آز لاگان اگر نَے تۄہہِ زیادٕ گردِ ہُنٛد اِشوٗ چھُو سُہ تہِ ہٮ۪کو ٹھیٖک کٔرِتھ سُہ چھُنہٕ پرواے کینٛہہ تہٕ تَمہِ سۭتۍ چھِنہٕ سُہ گَرٕ تراوان پتہٕ ہیوٚر حظ بۄن چھُنہٕ سُہ ترٛاوان کینٛہہ اگرَے تُہۍ ویٚکیوٗم کٔرِتھ یِیِو گاڑِ اورَے کلیٖن وَغیرہ کٔرِتھ سُہ لاگوس پَتہٕ سُہ گَژھِ ییٚمہِ سۭتۍ حظ گٕلیوٗ سۭتۍ چھُ سُہ گَژھان فِکسٕے تہٕ پَتہٕ اَژیو نہٕ تَتھ تور گرد کینٛہہ پیٹھٕ لاگوس پَتہٕ میٹہٕ آ سٔروِس تہِ گَژھِ پرواے چھُ نہٕ کینٛہہ اگَرَے تُہۍ یِتھے پٲٹھۍ تہِ یِیِو تہٕ پرواے چھُ نہٕ کینٛہہ البتہ ٹایم لَگیو تھوڑا زیادے پَہَم اگر تۄہہِ گٲڑۍ آسیو ضوٚرتھ زٕ ڈاے گٲنٹہٕ لَگنَس تیٚلہِ تۄہہِ گاڑِ کیازکہِ اتہِ چھِ بیٖڑ ویٖڑ آسان جانٕے تہٕ تَمہِ موٗجوٗب لَگیو ٹایم کیاہ ٹایمِنٛگ چھِ أسۍ صُبحٲے نو بجے پیٹھ شامچَن لگ بگ شین بَجَن تام تُہۍ ہیٚکِو کُنہِ تہِ وِزِ یِتھ سَنڈے چھُ آسان اَسہِ بند سَنڈے چھُ آسان آف حظ اہن حظ یا باقی نہ نہ یِتھ کٔنۍ چھُنہٕ چھُٹی وُٹی آف کَران کینٛہہ تہٕ البتہ وۄنۍ ییٚلہِ یِمَن پانَس آسہِ کینٛہہ کٲم تہٕ تمہ وِزِ چھِ أسۍ بند کران آف کَران حظ چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ اوکے